ہیٚلو اسلام علیکُم ژےٚ چھَیے پَتاہ یِمَن ٲس نَے نَبہٕ ٹاٹھنٮ۪ن گوٚمُت کیٛاہتامتھ اِشوٗ یِمن اوس یہِ یِمن چھُ شاید یتھ زمیٖنَس پٮ۪ٹھ لَڑٲے اَسہِ بوٗز اَصٕل پٲٹھۍ یِمن چھُ سُہ وَنان مےٚ دِیِو دَہَو مَلرٮ۪و بَجایہِ پَنٛداہ مَلرٕ سُہ چھُس دَپان نہَ پَنٛداہ دِمہوے نہٕ کیٚنٛہہ دَہ دِمہوے اَسہِ چھُ وُنہِ باقیَن خانٛدَر کَرنے تَمہِ پَتَن دِمہوے أسۍ تِمَن گٔے نے لَڑٲے وۅنۍ چھُ سُہ دَپان وۅنۍ چھُ ماٹویٹ گوٚمُت دَہ یہِ دَہَن مَلرٮ۪ن پٮ۪ٹھ مگر یِم چھِس وۅنۍ وَنان نہَ وۅنۍ دِمہوے نہٕ أسۍ تِم تہِ نہٕ کِہیٖنٛۍ نہٕ کیٛاہ پوٚز ہے چھُے اَدے تٔمۍ اوسُے یی وَنُن